ہٮ۪لو اسلام علیکُم بہٕ حظ آیییَس نَہ اوترٕ تُہُنٛد کِس کِلنِکَس پٮ۪ٹھ مگر تۄہہِ تھایو نَہ مےٚ سُہ دوا بہٕ حظ سُہ کھٮ۪وان تہٕ مگر سٕسرِ چھَنہٕ مےٚ فرق گژھان دنٛدَن کِہیٖنۍ نہٕ حظ أسۍ حظ چھِ کھٮ۪وان صُبحٲے تہِ بَتَس منٛز شامَن تہِ بَتَس منٛز تۄہہِ حظ اوسو تھوٚمُت اٮ۪ماکسٔلِن تہٕ بیٚیہِ اوسو تھوٚمُت یہِ ہَہ یہِ کَپشوٗل میٛادٕ خٲطرٕ اہن حظ أسۍ حظ چھِ گَر گَر تہِ کَران نہٕ حظ اَگر حظ روٗٹ کَنالٕے گژھِہَس روٗٹ کَنالہِ کوٗتاہ چھِ دیُن نَہ حظ کَمٕے کَرۍوُس بہٕ حظ چھَس غریٖب اَت حظ سُہ حظ گٔے تۄہہِ خٲطرٕ بٔڑ مہربٲنی اہن حظ تام کَر بہٕ گَر گَرَے